مےٚ اوٚن حال حالے ایچ پی لیٚپ ٹاپ یہِ چھُ واریاہ اصٕل لیٚپ ٹاپ مےٚ گے اتھ زٕ رٮ۪تھ چلاوان اتھ چھِ واریاہ اصٕل میٚموری تہِ بییٚہِ چھِ یہِ واریاہ یِم بجہِ بجہِ فایٚلہٕ چھِ یِم چھُ یہِ آرام سان چلاوان تِکیازِ اتھ چھِ ایس ایس ڈی میٚموری اتھ چھُ بیٹری پِک اپ تہِ واریاہ زیادٕ بییٚہِ چھُ یہِ جلدی جلدی واپس چارٕچ تہِ گژھان یہِ چھُ پکناونس منٛز واریاہ سہل گژھان کیاز یہِ چھُ واریاہ لوٚت لیٚپ ٹاپ تہٕ امہِ مۄکھ چھُ یہِ اور یور اگر أسۍ گژھان چھِ کُنہِ جایہِ کامہِ وامہ یہِ چھُ گژھان سہل اسہِ کیٚری کرُن امیُک اگر أسۍ ڈسپٕلے یٕچ کتھ کرو اتھ چھُ واریاہ اصٕل ڈسپٕلے ییٚلہِ اتھ پٮ۪ٹھ أسۍ ویڈیو چھِ وچھان یا باقٕے چیٖز کٲم چھِ کران اتھ چھُ ایچ ڈی لُک چھُ یِوان امہِ سۭتۍ چھِ ویڈیو وٕچھنس منٛز اسہِ اصٕل مزٕ یوان سَونٛڈ کالٹی ہنٛز اگر أسۍ کتھ کرو اتھ چھِ واریاہ بہتریٖن سَونٛڈ بییٚہِ چھِ اتھ سُپیکر سٹیرِیو سُپیکر چھِ اتھ یِوان ییٚمہِ سۭتۍ اتھ سَونٛڈ واراہ رٕکرے چھِ گژھان گیمنٛگ خٲطرٕ چھُ یہِ لیٚپ ٹاپ واریاہ بہتر تِکیازِ امیِکۍ یِم گریٚفکس چھِ تِم چھِ ایچ ڈی یِوان یمہِ سۭتۍ گیم انسان چھِ أسۍ واریاہ اصٕل پٲٹھۍ گنٛدان بییٚہِ چھُس بہٕ اکھ ینہٕ تہِ بہٕ یہِ وٕ رِکمنٛڈ کران یہِ لیٚپ ٹام أنیٚو کیاز کہِ یہِ چھُ واریاہ اصٕلہِ ریٹس پٮ۪ٹھ مِلان تمہِ موٗجوب چھُ یہِ سٹوڈنٹن واریاہ فٲہِدٕ منٛد امیچ میٚموری ہنٛز اگر أسۍ کتھ کرو اتھ چھِ شُراہ جی بی ریم تہٕ بییٚہِ پانژھ ہتھ باہہ جی بی میٚموری اس لیے چھُس بہٕ تمامن یہِ ونان تمام سٹوڈنٹن یہِ لیٚپ ٹاپ اگر تۄہہ انُن آسو تُہۍ أنو ایٚہ ایچ پی پویلِین